وعلیکُم اسلام اَہَن حظ أسۍ چھِ پِرینٕس فٔہیٖم تُہۍ کٔم حظ چھُو اَہَن حظ ٹھیٖک اَہَن حَظ أسۍ چھِ آٹوٗ چَلاوان ؤلِو حظ تٔرِو

پگاہ چھِ أسۍ پگاہ چھِنہٕ أسۍ یِتھٕ کٔنۍ فِرٛی کیٚنٛہہ وۅنۍ گوٚو وۅنۍ تۅہہِ ییٚلہِ ووٚنوٕ تہٕ وۅنۍ کَرو کیٚنٛہہ اِنشاء اللّہ پگاہ یِمو أسۍ تیٚلہِ تۅہہِ سۭتۍ تہٕ پانٛژھ ہَتھ اَہَن حظ اَہَن حظ أکِس جاے آ اسہِ چھُ پانہٕ پیٚوان پَکُن دوٗر اَہَن حظ وۅنۍ ییٚلہِ تُہۍ ونان چھُو تہٕ ساڈ ژور ہَتھ نہ حظ اسہِ تہِ چھُ پٮ۪وان تیٖل بَرُن اسہِ تہِ چھِ واریاہ کامہِ آسان اسہِ تہِ چھُ پیٚوان کیٚںٛہہ زینُن اَتھ نہ حظ ساڈ ژور ہَتھ اَہَن حظ بِہِو حظ خۄدایَس حَوال